کَرٕہا کیٚنہہ مُشکِلات چھِ یِوان بہٕ چھَس نہٕ کھوژان تِمَن کیٚنہہ بہٕ چھَس بُتھ دِوان تِمَن کامیٚن بہٕ چھَس نہٕ کُنے کامہِ کھۄژان کِہیٖنۍ اگر مےٚ کُنہِ ساتہٕ تہِ کیٚنہہ مُشکِلات ییہِ بہٕ چھَس مُشکِلات حل کران مگر کٲم تہِ کران پَنٕنۍ حالانکہ اگر بہٕ کُنہِ جایہِ کامہِ آسہٕ کیٚنہہ مطلب دُکانَس پٮ۪ٹھ آسہِ مےٚ ہیوٚن کیٚنہہ پَتہٕ ییہِ مےٚ کیٚنہہ مُشکِلات بہٕ کَرٕ سہل بہٕ کَرٕ دُکاندارَس سۭتۍ کَتھ یا بیٚیہِ کانٛسہِ سۭتۍ کَرٕ بہٕ کَتھ مگر پَتھ چھَس نہٕ بہٕ دِوان کِہیٖنۍ حالانکہ ییلہِ ییٚلہِ بہٕ کیٛاہ چھٕ اَتھ وَنان کُنہِ جایہِ آفِسَس منٛز چھَس گژھان تَتہِ چھٕ مےٚ میون یُس باس چھِ سُہ چھِ مےٚ دِوان زیادٕ کٲم بہٕ چھَس سٔہ کٲم تہِ کران بہٕ چھَس نہٕ اِتھٕے پٲٹھۍ بیٚہوان کیٚنہہ